ہیٚلو السلامُ علیکُم اہن حظ ٹھیک تُہۍ چھُوا ٹھیک پانہٕ ہیا اہن حظ شُکر خۄدایَس کُن تُہۍ چھُوا ٹھیک اہن حظ ٹھیک کیاہ چھُو کران آز یۄس یہِ تُہنٛز یہِ بٔچی چھنہ کیاہ چھُ أمِس ناو آیمہ چھا ناو أمِس ٲں آ آیمہٕ فاروق یِم اسہِ چھُ صُبحٕکہِ پٮ۪ٹھ کیٚنٛہہ سُپیشَل کٕلاسِز شُروع کٔرِنۍ یتھ منٛز اسہِ تھوڑا روجَن چھِ کران سیٚلبسس ویسے چھُ اسہِ سیٚلبس کوٚرمُت کمپٕلیٖٹ اوٚہنٛد تھوڑا رِوِجن چھُ یِمَن دِیُن تاکہِ شُرۍ گژھَن پری پرٛپیر ایٚکزام خٲطرٕ تہٕ وۄنۍ چھس بہٕ یژھان کہِ تُہۍ ؤنِو آیمہ جانس کہِ صبحہٕ پٮ۪ٹھ تُہنٛز میم ٲس ونان کہِ ژَتجِی مِنٹ علاوٕ چھُو تۄہہِ اکھ کٕلاس اکھ یتھ منٛز تۄہہِ رِوِجن آسوٕ گژھان تہٕ ٲ تُہۍ کرِہون سۄ پرٛیپیر پانہٕ تہِ تِکیازِ سۄ ہیٚکہِ صُبحس لیٹ تہِ یتھ تہٕ سکوٗل پتہٕ تُہۍ ما گژھو پریشان یا کیٚنٛہہ ؤنِو آیمہ جان کوٚت گٔے آ تی آ أسۍ چھِ اسہِ چھِ اکھ رِوجَن اکھ کرُن اسہِ اہنٛد بچہِ چھِنہٕ کِہیٖنۍ ویسے چھِ یِمو سیٚلبَس کمپٕلیٖٹ کوٚرمُت نہ وۄنۍ باقین پیرنٹو دوٚپُکھ اسہِ چھِ دوٗرِ پٮ۪ٹھ آسان شُرۍ أسۍ ہیٚکو نہٕ ایٚلو کٔرِتھ کِہیٖنۍ وۄنۍ دوٚپ مےٚ بہٕ کرٕ توتہِ لوکیلٹی ہنٛدِن پیرنٛٹَن اکہِ لٹِہ فون بہٕ ونہٕ تِمَن کہِ اسۍ چھِ ہیٚکان آ تِتہِ چھُ ٹھیک ویسے اگر تۄہہِ یُس ہمساے چھُو نا تتتھس سُہ بیاکھ کُس تانۍ راشِدہ تٔمِس سۭتۍ اگر تُہۍ مےٚ کنٹیکٹ کرنٲوہو یُس تٔمۍ سٕنٛز بیاکھ لَکٕٹۍ بٔچی چھِ کیاہ چھُ تٔمِس ناو رضیہِ کنہِ کیاہ تھانۍ تُہۍ ؤنِو تٔمِس تمۍ سُنٛد تٔمِس سۭتۍ چھُنہٕ مےٚ ؤنکیٚس کنٹیٚکٹ گژھان اگر تُہۍ پانہٕ ؤنِو دٔپہوس یِتھ کٔنۍ چھِ یِمَن ژَتجی ہَن مِنٛٹَن علاوٕ رٹن وٲلۍ صُبحس یِم ٹیٖچر تہٕ مےٚ گژھہِ ہا سہل تیٚلہِ تِکیازِ بہٕ چھِس واریاہ یژھان کنٹیکٹ کرُن تٔمس سۭتی مگر سُہ چھِنہٕ فون تُلان کِہیٖنۍ بوٗز حظ اسہِ ما حظ چھِ یہِ پانس خٲطرٕ أسۍ چھِ یہِ مطلب یژھان تُہنٛدی شُرۍ ادٕ حظ بیٚہو حظ رۄبس حوال